میون پسنٛدیٖدہ سبجکٹ اوس سکولس منٛز سوشل ساینس تِکیازِ یہِ ٲس مےٚ واریاہ خۄش گژھان پرُن تہٕ بییٚہِ أسۍ مےٚ اتھ واریاہ اصٕل مارکٕس یِوان او غرضہٕ روٚٹ مےٚ برونٹھ کُن آٹس سٹریٖم میٹرِک پٮ۪ٹھ کیازِ کہِ یہِ اوس مےٚ واریاہ خۄش گژھان تمہِ پتہٕ روٚٹ مےٚ گرجویشنہِ منٛز اکنامِکس کیاز کہِ اکنامکس اوس لین دین اتھ منٛز اوس لین دین حساب تہِ یِوان پتہٕ کوٚر مےٚ اکنامِکس منٛز ایم اے ایکنامِکٕس تہٕ اتھ باسیٚو مےٚ واریاہ اصٕل سکوپ جعمو کشمیٖرس منٛز تہٕ مےٚ بہٕ اوسُس اتھ پٮ۪ٹھ واریاہ زیادم محنت کران اتھ باسیو مےٚ واریاہ زیادٕ سِکوپ امہِ منٛز یُس مےٚ خاص سبجکٹ باسیٚو سۄ ٲس انڈین اکنامی انڈین اکنامی باسے مےٚ واریاہ اصٕل کیاز کہِ اتھ منٛز باسیٚو مےٚ حساب کِتاب تہٕ بییٚہِ باسیٚو مےٚ یہِ واریاہ مُفید جاب حٲصل کرنہٕ خٲطرٕ